مےٚ سا چھِ لایفہِ منٛز گۄڈنِچ لَٹہِ اکھ اصٕل پرٛوڈکٹ اوٚنمُت لٮ۪پٹاپ لٮ۪پٹاپ ہسا چھِ اکھ اصٕل چیٖر اتھ ہَسا چھِ بٔڑ سِکریٖن آسان امیُک فٲیدٕ چھُ وارِیاہ مگر اَمیُک چھُ نۄقصان تہِ وارِیاہ کیٚنٛہہ ییٖتاہ اَمِکۍ فٲیدٕ چھِ اَصٕل تیٚمہِ کھۄتہٕ زیادٕ خطرناک اتھ نۄقصان تہِ اگر اِنسان یہِ غلط پٲٹھۍ یوٗز کَرِ اتھ منٛز اکھ فٲیدٕ اتھ منٛز چھِ ہٮ۪کان نٮ۪ٹ چَلٲیِتھ أسۍ چھِ دُنہِکٮ۪ن کوٗنن تانۍ ہٮ۪کان وٕچھتھ کَپٲرۍ کیٛاہ چھِ کَتہِ کیٛاہ چھُ گَژھان گَرِ بِہتھ ہٮ۪کو أسۍ وٕچتھ اتھ منٛز چھِ بٔڑۍ سِکریٖن یِوان اَمہِ سۭتۍ اتھ چھِ أسۍ ہٮ۪کان پٕٕرٛنٛٹر یوٗز کٔرِتھ أسۍ یہِ تہِ تتھ لٮ۪پٹاپس منٛز آسہِ تہِ چھِ أسۍ ہٮ۪کان پٕرٛنٛٹ اتھ چھِ وارِیاہ تہِ امِچ مٮ۪موری واریاہ مٮ۪موری تہِ ہٮ۪کان ریٖڈ کٔرِتھ تہٕ مگر امِکۍ نۄقصانات چھِ وارِیاہ کُنہِ ساتہٕ ہیٚکہِ یہِ اِنسان جیلس تہِ برنٲیِتھ یہِ سا گَژھِ اَصٕل پٲٹھۍ اِستعمال کَرُن بس